ڈرٛیمس چھِ أسۍ وٕچھان ٹی وِیو پیٚٹھ چھُ اَسہِ وُچھمُت یا وٕچھان چھِ آز أسۍ کُم کُم بھاگے چھُ کُنڈلی بھاگے چھُ یا پٔوترا رشتا چھُ یا یہ رشتا کیاہ کہلاتا ہے چھُ یا ساتھ نبانا ساتھیا چھُ یا بیٚیہِ چھِ أسۍ وٕچھان مجھے پیار ہُوا تھا بیٚیہِ چھِ أسۍ وٕچھان تیرے بن بیٚیہِ چھِ أسۍ وٕچھان امانت بیٚیہِ چھ أسۍ وٕچھان یہِ یہِ خُدا اور مُحبت بیٚیہِ چھِ أسۍ وٕچھان تتھ مَنز ہُہ موٗوی راجا ہندوستانی چھِ اَسہِ وٕچھمٕژ یا وٕچھَن تہِ آز تہِ چھِ تِم لاگان بیٚیہِ چھِ أسۍ وٕچھان تتھ مَنز ہُہ دِل والے بیٚیہِ چھِ أسۍ تتھ مَنٛز وٕچھان کَرَن ارجُن یِمٕے چھِ اَسہِ یم فلمہٕ تہٕ وچھ موٗوی تہِ وٕچھمَژٕ تہٕ یِمٕے ڈراما تہِ چھِ اَسہِ وٕچھمٕتۍ یا ڈریما چھِ آسان یم چھِ آسان زی ٹی وِی یَس یِمٕے چھِ أسۍ وٕچھان یم